اَتھ منٛز چھِ آسان بوٹ تَتھ چھُ وَنان أسۍ ناو یَتھ منٛز ناوِ منٛز چھِ آسان تَمیُک مطلب سِمپٕل ناو اکھ بوٹ گوٚو ہُہ اَتھ تہِ چھُ آسان یَتھ منٛز کانٛہہ سَوٲرۍ وَوٲرۍ چھِ ڈَلَس منٛز ساران ٹوٗرِسٹ اَتھ منٛز چھِ آسان سِمپٕل ناو تہٕ تَتھ تِمَن چھِ پَتہٕ یِم گاڈٕ کھالو تِم چھِ تٔتھۍ منٛز لَگاوان سُہ چھِ آسان ہُمَن نِش واریاہ ڈِفرنٛٹ مطلب ہُہ یِمَن ناوِ تِم چھِ آسان سَجٲوِتھ وَجٲوِتھ تِم چھِنہٕ آسان تیٖتیٛاہ سَجٲوِتھ وَجٲوِتھ کِہیٖنۍ تہٕ یہِ چھِ آسان سِمپٕلٕے تہٕ تٔتھۍ منٛز چھِ یِم پَتہٕ پَتہٕ گاڈٕ واڈٕ تھاوان تَتھ منٛز چھِ مطلب یِمَن چھُ آسان دۄہَس بِہُن أکۍسٕے جایہِ سُہ چھُنہٕ تیوٗتاہ آسان سُہ ناو تَتھ چھِ وَنان ناو تہٕ سُہ چھُنہٕ آسان تیوٗتاہ ہیوی کِہیٖنۍ سُہ چھِ آسان مطلب سِمپٕلٕے چھُ آسان باقیَن ہُم چھِ آسان بوٹ ووٹ تیوٗتاہ اٮ۪ڈوانٛسٕڈ چھُنہٕ آسان سُہ کِہیٖنۍ سُہ چھِ آسان مطلب نارمَلٕے لٔکرِ ہُنٛدُے آسان سُہ تہِ بَنٲوِتھ تہٕ یَتھ منٛز یِم پَتہٕ گاڈٕ چھِ یِم رَٹان